سٲنِس ہِندُستانَس منٛز چھِ واریاہ بِزنِس مین أسۍ نِمو ایٚگزامپٕل رتن ٹاٹا جی چھِ امبانی چھُ اڈانی چھُ بِرلا گرُپ چھُ وۄنۍ نِمو أسۍ لۄکٹِس مۄکٹِس أکِس بِزنِس مین سٕنٛدۍ ایٚکزامپٕل سُہ چھُنہٕ لۄکُٹ مَکُٹ کینٛہہ مگر وۄنۍ اِنڈیاہَس منٛز چھِ تٔمۍ سٕنٛدۍ کھۄتہٕ بٔڑ بِزنٮ۪س مین واریاہ تِمَن چھِ ناو رَتَن ٹاٹا رَتَن ٹاٹا جی چھِ وٲحِد اَکھ نَفَر یِمو ٹرٛانٕسفارم کوٚر ویریَس اِنڈَسٹِرٛیٖز یِمو واریاہ اِنڈَسٹرٛیٖز ٹرٛانٕسفارٕم کَرِ تِمو ہَسا أنۍ سِگنِفِکٮ۪نٛٹ چینٛج أنۍ تِمو ٹٮ۪کنالجی منٛز أنۍ تِمو ایجوٗکیشنَس منٛز أنۍ تِمو ٹرٛیڈَس منٛز أنۍ تِمو تِمو ہسا کوٚر سٹاٹ اکھ ڈِجٹل پلیٹفارم بیٚیہِ کوٚرُکھ سٹاٹ سانہِ مطلب روز روزبگار یۄس زِندگی سٲنۍ چھِ تِمَن منٛز أنِکھ چینجِس واریاہ کٔمۍ سۭتۍ تِمو دِژ تِژھ تِژھ سُوِدا دِژ تِمو اَسہِ حٲصِل کٔرِتھ أسۍ نِمو فار ایٚگزامپٕل چھِ یہِ وٕنۍکٮ۪ن چھِ ٹاٹا کَمپٔنی گاڑِ تیٚلہِ ٲس نہٕ مےٚ باسان سٲنِس ہِندُستانَس منٛز کانٛہہ کَمپٔنی یا تِژھ کینٛہہ ییٚلہِ ٹاٹٕچ گاڑِ آسہِ تَمہِ سۭتۍ کیٛاہ گوٚو أسۍ تَمہِ سۭتۍ گوٚو اَسہِ یِہَن چیٖز حٲصِل اَکہِ جگہ پٮ۪ٹھ بیٚیِس جگہَس تامَتھ پَکُن سَہل اَسہِ اوس پٮ۪وان یِمَن پٮ۪سنجَر گاڑٮ۪ن پرٛارُن آز چھُنہٕ کینٛہہ آز ووت پنٛنہِ گاڑِ سٮ۪لٕف ڈیریکٹ یوٚت واتُن آسہِ توٚت ہٮ۪کو أسۍ پنٛنٮ۪ن گاڑٮ۪ن منٛز وٲتِتھ رَتن ٹاٹا جِیو کوٚر رِنوڈ اِنڈَسٹِرٛیلِسٹٕز یِمو پٕلے کوٚر اَکھ سِگنفِکٮ۪نٛٹ رول کَتھ منٛز اِنڈیَن بِزنٮ۪س لینٛڈسکیپَس منٛز تِمو ہسا تِمو ہسا کٔرۍ ڈیولَپ ہاسپِٹل کٔرۍ تِمو ڈیولَپ سکوٗل کٔرۍ تِمو ڈیولَپ سکوٗل کٔرۍ تِمو تِم ڈیولَپ یِمن منٛز مطلب تِم شُرۍ چھِ پران یِمن نہٕ فیٖس چھُنہٕ آسان ایویلیبٕل کینٛہہ یوٗنِفارٕم چھِنہٕ تِمن ایویلیبٕل آسان کینٛہہ بُکٕس چھنہٕ تِمن ایویلیبٕل گژھان کینٛہہ تِمو کٔرۍ تِمن خٲطرٕ تِم سُوِدا بنایہِ تِمو تِم سُویداہ تِمن خٲطرٕ یِمو سۭتۍ تِہُنٛد پرُن گوٚو مُمکِن نتہٕ اوس نہٕ تِہُنٛد پرُن مُمکِن کُنہِ تہِ اٮ۪نٛگلہٕ کینٛہہ ہاسپِٹل نِمو أسۍ ہاسپِٹلَن منٛز چھِ وٕنۍکٮ۪ن لگ بگ لگ بگ ییٖتیٛاہ تہِ ٹاٹا ہاسپِٹَلٕز چھِ تِمَن منٛز چھِ لگ بگ فِفٹی پٔرسَنٛٹ وٕنۍکٮ۪ن فرٛی علاج گژھان تِژھ سُویدا تھٔے تِمو اَسہِ بربرار رَتَن ٹاٹا جِیو کوٚر کَنٹِرٛبیوٗٹ سُہ سوسایٹیٖز کَرِ تِمو کَنٹِرٛبیوٗٹ فار ایٚگزامپٕل تِمو کَرِ سوسایٹیٖز کَن کَنٹِرٛبیوٗٹ تِمو کَرِ اٮ۪سٹیبلِش سکوٗل یُس بہٕ وَنان اوسو تۄہہِ یِمو اَن پِرٛولیجٕڈ چِلڈرٛنٕز چھِ یِمَن نہٕ مطلب پونٛسہٕ چھِنہٕ اٮ۪ویلیبٕل آسان کینٛہہ تِمَن خٲطرٕ تھٔے تِمو تِم سُوِدا بَرقَرار تِمو ہسا کوٚر اکھ کرٛیوٗشَل رول کوٚر تِمو پٕلے تِمو بَنوو مطلب ہاسپِٹل بنٲے تِمو پنٛنٮ۪ن خرچن پٮ۪ٹھ نٮ۪شنل ایجوٗکیشن انسچوٗٹٕس بنٲے تِمو بیٚیہِ بنٲے تِمو واریاہ سایِنس سٮ۪نٹٲرٕس تہِ